ہٮ۪لو السلام علیکُم ہے باگوان ہَہ چھُس ہے مال حظ ووت یہِ پیٹٮ۪س ٲٹھ نَو شَتھ ٲس آ آز کیٛاہ ریٹا ہے کیٛاہ حظ چھُکھ ونان ہے آز ساڑٕ ہَتہِ کٕنِکھ پیٖٹۍ تہٕ اَصٕل مال حظ چھُ صاف مال سَتھ ہَتھ کَتھ تھاوٕ بہٕ ٹارگیٹ آز ہَے نَو شَتھ چھِ گژھان ہے نہٕ حظ صاف مال چھُ نہٕ حظ اَصٕل مال ہَے چھُ باقٕیَنَے ییٚتہِ یہِ واریاہ کُن تہٕ دوٚپُکھ ہے آسہِ آے اَصٕل ریٹ رٮ۪ڈ چھِپٕس چھُ سُہ رنٛگ چھِ وٕنۍکٮ۪س تَتھ تتہِ حظ چھِ بَرٲے کَران تہٕ تیٚلہِ سُہ صُبحَس مَہ سوزو أسۍ اوکے اوکے اوکے